ہیلو وعلیکُم السلام معراج الدین تکلیٖف بیمار اوسُس کمرٕس چھم دود اہَن حظ آ اتھ گٔے ڈاے ؤری لگ بگ اہَن حظ آ تمام ٹیسٹ حظ کٔر اتھ دوا سۭتۍ گژھان دون دۄہَن فرق ژورَن دۄہَن گژھان پتہٕ بیٚیہِ بیمار اہَن حظ آ تۄہہِ کَتٮ۪تھ چھُو کِس

کَتھ جایہِ قمروارِ اَدٕ کیٛاہ سر تۄہہِ کیٛاہ چھُ کِلنِکَس ناو الحیات کِلنِک اوکے سر اہَن حظ آ صُبحٲے تہِ شامنَس چھِ زیادٕ یہِ اہَن حظ آ دوا کھٮ۪وان کَنٹِنیوٗ آ اہَن حظ آ تِم اَنہٕ بہٕ کِلنِکسٕے پٮ۪ٹھ اوٗرۍ ہاوَو نہ بہٕ تۄہہِ تِم رِپوٹ ہاوَو کِلنِکسٕے پوٚتٕس ہاوَو بہٕ تۄہہِ تِم رِپوٹ اہَن حظ آ یہِ چھِ حظ کِلنِک آسان کَنٹِنیوٗ ییٚلہٕ آسان اَتہِ کمرٕ وَراے میادَس تھوڑا باسان تکلیٖف تِلہٕ پیٚتِس تھوڑا کَنہِ آ أسۍ گٔے نا وارِیَہَن کِلنِکَن پٮ۪ٹھ مگر تِم چھِ کھٮ۪وان پونسَے یٲتۍ تَتہِ وَل حظ کیٚنہہ چھِنہٕ أسۍ یِمو تۄہہِ یہِ کر یہِ چھِ سَنڈے دۄہ آسان یہِ آف ہا آچھا اَچھا وَل حظ کیٚنہہ نہٕ حظ أسۍ حظ یِمو أسۍ کَرو کوٗشِش تکلیٖف حظ چھِ اَسہِ سہی